یِم ہَسا یۄس ہَس مَرکٔزی کاشتکٲری چھِ ڈِسٹِرٛک بارہمُلہٕچ سۄ ہَسا چھِ زیادٕ اٮ۪پٕل کَلٹِویشَنٕے یہِ ہَسا یہِ ہَسا چھِ زیادٕ مطلب کہِ ژوٗںٛٹھۍ ژوٗںٛٹھۍ باغ بیٚیہِ ہَسا چھِ زیادٕ پَہمَتھ یورٕ دانہِ زٔمیٖن بیٚیہِ ہَسا چھِ یا زیادٕ پَہمَتھ یورٕ دال وۄپداوان دال مَکٲے ژوٗںٛٹھۍ بیٚیہِ ہَسا چھِ کٕنک تِکیٛازِ یُس ہَسا سون بارہموٗلہ ایریا چھِ سالمہِ کھۄتہٕ بٔڑ ہَسا یۄس کشمیٖرٕچ یہِ ژوٗںٛٹھۍ ویلی چھِ سالمہِ کھۄتہٕ ژوٗںٛٹھۍ مٔنڈی چھِ یُس کشمیٖرٕچ چھِ سُہ ہَسا چھِ سالمہِ کھۄتہٕ بٔڑ سوپور مٔنڈی یِوان ماننہٕ تِکیٛازِ یُس ہَسا بارہمُلہٕکۍ مطلب یِم فارمِںٛگ فارمِنٛگ چھِ یِم فارمِنٛگ پرٛٮ۪کٹِس چھِ سُہ ہَسا چھِ واریاہ عروٗجَس پٮ۪ٹھ وٕنۍکٮ۪نَس تِکیٛازِ یُس ہَسا بارہمُلہٕکۍ زٔمیٖندار چھِ تِم ہَسا چھِ واریاہ محنت کَران تَمہِ محنتہٕ کِنۍ ہَسا چھِ تِم واریاہ کاشتٕکٲری کَران کاشتٕکٲری منٛز چھِ تِم زیادٕ دانہِ وۄپداوان سُہ دانہِ دانہِ چھِ وۄپداوان بیٚیہِ ہَسا چھِ تِم مَکٲے چھِ وۄپداوان بیٚیہِ ہَسا چھِ تِم دال وۄپداوان یِم ہَسا یِم کرٛاپٕس چھِ یِم ہَسا چھِ تِم ہٮ۪کان مطلب کُنہِ جایہِ تِم ہَسا چھِ دانہِ ییٚلہِ أکِس مِثال کے طور پر اگر کٲنٛسہِ زٔمیٖندارَس آسَن پنٛژاہ کَنال زٔمیٖن ہُپٲرۍ آسَن تِم بٲژ ژور تِم ہَسا چھِ تھاوان پانَس خٲطرٕ یہِ اگر تِمَن زٔمیٖنَس دۄن کَنالَن ہُنٛد ترٛٮ۪ن کَنالَن ہُنٛد لَگہِ تِم ہَسا چھِ تِتُے تھاوان پانَس خٲطرٕ باقٕے ہَسا چھِ تِم زیادٕ پَہمَتھ ٹیٚٹۍ والٮ۪ن کٕنان یِم ہَسا تِم ٹیٚٹۍ وٲلۍ چھِ تِم ہَسا چھِ تِمَن مِشیٖن پٮ۪ٹھ نِوان پَتہٕ چھِ تِمنٕے کَڑان توٚمُل پَتہٕ ہَسا چھِ سُے توٚمُل یِم ہَسا ڈِسٹرٛک بارہمولہ وٲلۍ چھِ یِمَے ہَسا چھِ سُے توٚمُل پَتہٕ پَکیج حِساب کٕنان پَتہٕ ہَسا چھِ یِم ترٛاوان ڈِسٹرٛک بارہمولاہَس منٛز چھِ یِم واریاہَن دُکانَن سۄ سَپلاے کَران پَتہٕ ہَسا چھِ تِم دُکاندار سُہ توٚمُل زیادٕتر کٕنان بیٚیہِ ہَسا چھِ یُس ہَسا سُہ ڈِسٹرٛک بارہموٗلاہَس چھِ یہِ ہَسا چھِ فارمِںٛگ منٛز ییٚتہِ ہَسا چھِ پولٹِرٛی فارم ہَسا چھِ ییٚتہِ واریاہ بیٚیہِ ہَسا چھِ ییٚتہِ وٕنۍکٮ۪نَس اگر أسۍ وٕچھو دۄدٕ فارَم تہِ ہَسا چھِ ییٚتہِ واریاہ ییٚتہِ ہَسا چھِ گٲو فارَم تہِ واریاہ گٲو فارمہِ سۭتۍ ہَسا کیٛاہ چھِ گژھان یُس ہَسا یُس دۄدٕ سَپلاے چھِ اگر کٲنٛسہِ درٛالَس نِش مِثال کے طور پر وُہ گاوٕ چھِ وٕنۍکٮ۪نَس چھِ أسۍ اَنان زیادٕ پَہمَتھ چھِ أسۍ وٕنۍکٮ۪نَس سون درٛا سون گَرٕوول چھِ یَژھان وٕنۍکٮ۪نَس زیادٕ پَہمَتھ ہایبرٛڈ گاو اَنٕںۍ ییٚلہِ سُہ ہایبرٛڈ گاو چھِ اَنان اَنان سُہ ہَسا چھِ تقریٖباً چھِ سۄ دِوان وُہ پٕنٛژٕ کِلوٗ تمہِ سۭتۍ ہَسا چھِ اَکھ چھِ تٔمۍ سُنٛد عیال تہِ پَکان بیٚیہِ ہَسا چھِ سُہ پَنٕنۍ پَنُن مطلب کہِ تِمَن گاوَن تہِ پَکناوان سانہِ سون ڈِسٹرٛک بارہموٗلہ یُس ہَسا چھِ یَتھ منٛز ہَسا چھِ ڈیری فارَم تہِ واریاہ یَتھ منٛز ہَسا چھِ گٲو فارَم تہِ واریاہ یَتھ منٛز چھِ پولٹِرٛی فارَم تہِ واریاہ یُس ہَسا وٕنۍکٮ۪نَس اگر أسۍ باغ والٮ۪ن ہُنٛد وٕچھو تِکیٛازِ باغ والٮ۪ن چھِ آسان واریاہ گُہہ ضوٚرَتھ مطلب سُہ ہَسا چھِ تِم گۄڈٕ ڈِکَمپوز کَرناوان پَتہٕ چھِ یِمَن باغَن چھَکان ڈِکَمپوز کٔرِتھ تمہِ کِنۍ یُس ہَسا یَتھ اٮ۪گرِکَلچَر پرٛوڈَکٹ چھِ ڈِسٹرٛک بارہمُلہُک یہِ ہَسا چھِ آسان واریاہ زیادٕ تِکیٛازِ اگر ہَسا أسۍ وٕچھو ڈِسٹِرٛ اگر أسۍ وٕچھو تَمام کشمیٖرٕچ یۄس ہَسا سالمہِ کھۄتہٕ بٔڑ ژوٗںٛٹھۍ مٔنڈی چھِ سۄ تہِ ہَسا چھِ یِوان ڈِسٹرٛک بارہموٗلاہَسٕے منٛز لَبنہٕ پٔتۍ مہِ لَٹہِ ہَسا دِتُکھ اٮ۪گرِکَلچَرکِس پرٛوٚڈَکٹ واریاہ نیرنَس پٮ۪ٹھ بیٚیہِ اَتھٕ کاشتٕکٲری مرکٔزی کاشتٕکٲری ٲس اَسہِ زیادٕ پٔتۍمہِ لَٹہِ ڈِسٹِرٛک بارہموٗلاہَس منٛز اگر أسۍ کَتھ کَرو تَتھ منٛز ہَسا دیُتُکھ سٲنۍ یُس ڈی سی صاحبہ چھِ سہرِش اسگَر صاحبہ تٔمِس ہَسا دیُتُکھ تَتھ پٮ۪ٹھ اٮ۪واڈ تہِ یُس ہَسا وٕنۍکٮ۪نَس ڈِسٹِرٛک بارہموٗلا چھِ یہِ ہَسا چھِ اَتھ کاشتٕکٲری منٛز سالمہِ کھۄتہٕ بروںٛہہ یِوان وٕچھنہٕ یُس ہَسا ڈِسٹِرٛک بارہموٗلاہَس منٛز بروںٛہہ کَنہِ برونٛہہ کالہِ ٲسۍ ییٚتہِ واریاہ غریٖب تِکیٛازِ بروںٛہہ کالہِ ٲسۍ نہٕ یِم یِژھ کاشتٕکٲری کَران کینٛہہ بَنسبط کہِ اگر أسۍ تَمہِ نِش اَز وٕچھو یُس ہَسا سون ڈِسٹِرٛک بارہموٗلہ چھِ یہِ ہَسا چھِ دۄہ کھۄتہٕ دۄہ کَران ترقی ترقی ہُنٛد وجہ چھِ یِہٕے أمِس ہَسا چھِ آسان کاشتٕکٲری منٛز چھِ یہِ آسان بِچور واریاہ واریاہ چھِ آسان أمۍ پنٛنہِ کاشتٕکٲری منٛز چھِ امہِ امہِ دۄہ آسان واریاہ پانَس سُہ ووٚنمُت چھُنا اگر یوٚتام نہٕ زُو ژَٹہِ اِنسان توٚتام ہیٚکہِ نہٕ اِنسان کِہیٖنۍ کٔرِتھ أمۍ ہَسا چھِ آسان تَتھ منٛز زُو ژوٚٹمُت أمۍ ہَسا چھِ آسان زٔمیٖندٲری کٔرمٕژ أمۍ ہَسا چھِ آسان پھرٛٮ۪سَن باغن گُڑٲے کٔرمٕژ کَٹٲے کٔرمٕژ تَمے کِنۍ ہَسا یُس سون سٲنۍ یِم زٔمیٖندار چھِ ڈِسٹِرٛک بارہمُلہٕکۍ یُس ہَسا وٕنۍکٮ۪نَس أسۍ وٕچھو اٮ۪گرِکَل مرکٔزی کاشتٕکٲری سُہ ہَسا چھِ ڈِسٹرٛک بارہموٗلاہَس منٛز واریاہ بروںٛہہ بیٚیہِ ہَسا چھِ ییٚتہِ واریاہ کۄکَر فارَم چھِ ڈیری فارَم چھِ یہِ تہِ ہَسا چھِ سانہِ یَتھ منٛز واریاہ بیٚیہِ ہَسا اگر أسۍ وٕچھو یَتھ منٛز ہَسا چھِ واریاہ وُڈٕرۍ علاقہٕ تہِ اَسہِ ہَسا چھِ گورمٮ۪نٛٹَن یہِ پَمپ شَڈ دِتۍمٕتۍ یِمٕے پَمپ شَڈو ذٔریہِ أسۍ تِمَن وٕڈرَن آب چھِ کھالان تِمَن چھِنہٕ أسۍ دِوان خۄشِک گژھنہٕ کینٛہہ یا تِہُنٛد سُہ أسۍ ہَسا چھِ دَپان اگر أسۍ یِمَن آب کھالو یِہِنٛدِ آب کھالنہٕ سۭتۍ تہِ واتہِ مطلب ژوٗںٛٹھۍ کُلِس چھِ أسۍ آب والان پنٛنٮ۪ن وارِ ڈورٮ۪ن چھِ أسۍ آب والان اَسہِ ہَسا چھِ یُس ہَسا یہِ اِرِگیشَن ٹٮ۪کنالجی سۄ تہِ ہَسا چھِ سٲنِس ڈِسٹِرٛک بارہموٗلاہَس منٛز واریاہ زیادٕ اَصٕل